یِم سون اولڈٕ اَیج یعنے بُزَرگ چھِ تِہِنٛدِ خٲطرٕ گژھن أسۍ گژھَو تِہِنٛدِ خٲطرٕ واریاہ زیادٕ فٲہِدٕ تُلٕنۍ تِکیازِ أسۍ گژھِ نہٕ تِہنٛدۍ سانہِ سۭتۍ گژھِ نہٕ تِمَن نۄقصان واتُن کینٛہہ سون سۭتۍ گژھِ نہٕ تِمَن تُہٕنٛدِس ہِٮ۪یَلتھَس پؠٹھ واتُن نۄقصان واتُن کینٛہہ یِم سٲنۍ اِشوٗز چھِ آسان اَسہِ گژھِ نہٕ تِمَن پؠٹھ نۄقصان گژھُن کینٛہہ ییٚمہِ سۭتۍ بیٚیِس تہِ تہِ یِم پانَس تہِ نۄقصان گژھِ اَسہِ اَسہِ گژھِ ہمیشہ آسُن مطلب سوشَل سپوٹ اَسہِ گژھِ آسُن اَکھ ڈِگنِٹی طدیگنیتےظ ییٚمہِ سۭتۍ اَسہِ بیس یا پانَس ہؠکو اَکھ اَپرچُنِٹی حٲصِل کٔرِتھ